پٮ۪ٹٕس چھِ اسہِ پسند اسہِ چھِ پٮ۪ٹ امہِ موٗجوٗب پسند کہِ اسہِ چھِ گرِ گٲو سُہ چھِ اسہِ پٮ۪ٹ بیٚیہِ چھُ اسہِ کۄکر بیٚیہِ چھ اسہِ داند بیٚیہِ چھِ اسہِ گُر گۄڈنٮ۪تھے چھِ اسہِ گاو سۄ چھِ اسہِ واریاہ زیادٕ پسند کیازِ کہِ سۄ چھِ اسہِ دۄد دِوَان ییٚلہِ تٔمِس أسۍ دۄد وٕچھنہِ چھِ گژھان سۄ چھنہٕ لَتھ تُلان کیٛنٚہہ نہ چھِ سُہ ٹھۄل دِوان سۄ چھِ اصل پٲٹھۍ آرام سان دۄد اسہِ دِوَان تہٕ سُہ دۄد چھِ أسۍ استعمال کران پتہٕ چاین بیٚیہِ چھِ أسۍ اوڈ کھیوان بتس ستۭۍ تہٕ بیٚیہِ چھِ أسۍ گوٗرِس تہِ دِوان تمہِ منٛز دۄد بیٚیہِ اگرے کانہہ تہِ ییہِ گرٕ وۄل دَپہِ مےٚ چھُ دۄد پھوٚر ضروٗرت تٔمِس تہِ چھِ أسۍ سُہ دۄد دِوَان تہٕ بیٚیہِ چھِ اسہِ یہِ گاو یہِ چھِ اسہِ گُہہ تہِ دِوَان سُہ گُہہ چھِ أسۍ کران یوٗز سُہ گُہہ چھِ أسۍ استعمال کران أسۍ چھِ سُہ تراوَان ژوٗنٹھۍ کُلٮ۪ن ژوٗنٹھۍ کُلٮ۪ن چھِ تراوَان باغَن ژوٗنٹھۍ کُلٮ۪ن چھِ أسۍ تراوَان أسۍ چھِ تُلان تہٕ تہٕ بیٚیہِ چھِ باغن تراوَان بیٚیہِ چھِ ڈوٗنۍ باغن تراوَان أسۍ چھِ سُہ ٹھیلَن ویلَن شیٚہرن تہٕ پتہٕ چھِ نِوَان تم باغس منٛز ییٚتہِ اسہِ ژوٗنٹھۍ باغ چھُ تہٕ تراوَان تھاوَان چھِ أسۍ سُہ تتیس ؤنِیس پتہٕ چھِ أسۍ صُبحَن یِوان تراوَان تِمَن ژوٗنٹھۍ کُلٮ۪ن تَلہٕ تہٕ بیٚیہِ چھِ أسۍ سُہ تراوَان ڈوٗنۍ کُلۍ دار باغس تور تہِ چھِ أسۍ سُہ گۄڈٕ چھِ أسۍ سُہ ٹھیلَن ویلَن برَان پتہٕ تُلَان تہِ نوَان ڈوٗنۍ کُل دار باغس منٛز تتہِ تہِ چھِ أسۍ سُہ جمع ومع تھاوَان پتہٕ یِوان بیٚیہِ دۄہ تراوَان بیٚیہِ ڈوٗنۍ کُلٮ۪ن تَلہٕ یا سُہ گُہہ بیٚیہِ چھِ أسۍ سُہ تراوَان ییٚلہِ أسۍ کھسیٖل بیول چھِ وَوان پتہٕ ییٚلہِ سُہ کھسیٖل وسیل چھُ کھسان تھوڑا تھوڑا پتہٕ چھِ أسۍ سُہ تتھ گُہہ وُہ چھکان تہٕ تمہِ سۭتۍ چھُ سُہ کھسیٖل غلبہٕ بنان بیٚیہِ چھُ تمہِ سۭتۍ کھسیٖل مۄٹان زٔمیٖن تہِ مۄٹان تہٕ کھسیٖل تہِ بییہِ چھِ أسۍ تراوَان سُہ باغَن باغن چھُ امہِ موٗجوٗب تراوَان تمہِ سۭتۍ چھُ گاسہٕ یِوَان غلبہٕ ییٚلہِ مارچس منٛز أسۍ چھِ سُہ تراوَان گُہہ پتہٕ چھُ کھسان یوان اپریل مے یس منٛز چھُ گاسہٕ واسہٕ کھسان پتہٕ تتھ چھُ یِوان پتہٕ گاسہٕ غلبہٕ تہٕ بیٚیہِ چھِ أسۍ سُہ وارٮ۪ن تراوَان وارٮ۪ن چھِ أسۍ سُہ یتھ پٲٹھۍ تراوَان أسۍ چھ انان تھاوَان جمعہٕ بٔنتھ پتہٕ چھِ تراوَان أسۍ سُہ وارِ ژۄین ہاکہٕ ژۄدین چھِ تراوَان ٹماٹر ژۄدین چھِ تراوَان اَلہٕ کُلین چھِ تراوَان وانگن کُلین چھِ تراوَان لٲر کُلین چھِ تراوَان رازمہ ژۄدین چھِ تراوَان دانہِ وَل ژۄدین چھِ تراوَان مِتھِ ژۄدین چھِ تراوَان فوٗدنس چھِ تراوَان ٲلوَن چھِ تراوَان ٲلون چھِ تراوَان گنڈن چھِ تراوَان رۄہنَس چھِ تراوَان سُہ گُہہ أسۍ تہٕ بیٚیہِ چھِ أسۍ تراوَان یُتھ مکایہِ کُلٮ۪ن ییلٚہِ أسۍ مکٲۍ وکٲۍ چھِ وَوان تتھ تہِ چھِ أسۍ تراوَان سُہ تمہِ سۭتۍ چھُ گژھَان سُہ زرخیز تمہِ سۭتۍ چھُ غلبہٕ فصل نیرَان بیٚیہِ نیرَان غلبہٕ غلبہٕ فصل بیٚیہِ چھُ سُہ مۄٹان اگرأسۍ ٲلوَن چھِ تراوَان تمہِ سۭتۍ چھ ٲلوٕ بنان ویچھِ اگر أسۍ گَنڈن چھِ تراوَان تمہِ سۭتۍ چھ گنڈٕ بنان ویٹھۍ رۄہنس سٲرسٕے تہٕ تمہِ موٗجوٗب چھِ أسۍ سۄ گاو واریاہ زیادٕ پسند تمہِ موٗجوٗب چھِ اسہِ سۄ واریاہ زیادٕ پسنٛد سۄ گاو بیٚیہِ چھِ اسہِ کۄکر سۄ کوکر چھِ اسہِ دِوَان ٹھوٗل تِم ٹھوٗل چھِ أسۍ کھیوان یا چھِ أسۍ بَتس سۭتۍ کھیوان یا چھِ أسۍ آملیٹ کٔرتھ کھیوان یا زُومرٕ کٔرتھ تہٕ بیٚیہِ چھِ أسۍ ٹھوٗل کٕنان اسہِ چھِ تمن رۄپیہِ أسۍ چھِ کٕنَان تِم ٹھوٗل یوان چھِ واریاہ زیادٕ رۄپیہِ تہٕ تَمہِ موُجوٗب چھِ أسۍ یِم کۄکر واریاہ زیادٕ پسند بیٚیہِ چھِ اسہِ گُر پسند واریاہ زیادٕ کیازِ چھ پسند زِ یہِ اسہِ چھ پیوان باغن ییٚلہِ أسۍ دوا ووا چھِ پیوَان دُیُن اسہِ چھ پیوَان آب سارُن اگر أسۍ پانے سارو آب اسہِ چھ گژھان واریاہ زیادٕ مُشکِل توٕ موُجوٗب چھُ اسہِ گُر تھوٚمت سُہ چھِ اسہِ واریاہ زیادٕ پسند امہِ موُجوٗب کہِ أسۍ چھِ تٔمس پیٹھ آب ساران بیٚیہِ چھِ پتہٕ أسۍ تورٕ یِوان اَنان تٔمۍ سٕے پیٹھ گاسہٕ گاسہٕ تہِ انان تٔمہِ سٕے سۭتۍ پیٹھ آب تہِ سارَان تٔمہِ سٕے پیٹھ توٕ موٗجوٗب چھُ اسہِ سُہ واریاہ زیادٕ پسند تہٕ بیٚیہِ چھُ اسہِ داند داند چھُ اسہِ امہِ موُجوٗب پسند بیٚیہِ چھُ سُہ اسہِ پٮ۪ٹ بنومُت سُہ چھُ پٮ۪ٹ تہِ بیٚیہِ چھ سُہ اسہِ امہِ موٗجوٗب پسند زِ اسہِ ییٚلہِ کھسیٖل چھُ آسان وَوُن یا دانہِ زمٔیٖن چھ آسان وایُن ڈل چھُ آسان وایُن أسۍ چھِ تمی سۭتۍ واین داندٕ سۭتۍ چھِ أسۍ تٔمس چھِ أسۍ الہٕ بٲنۍ لاگان تہٕ وایَان چھِ کھسیٖل آسہِ ووُن تہٕ سُے گژھن تہٕ نوان چھِ تہٕ وایہِ ناوَان چھِ سُہ زٔمیٖن یا وٲر آسہِ کھنٕنۍ تہٕ تہٕ ٲسۍ چھنہٕ پانہٕ کھنان کیٛنٚہہ أسۍ چھِ یہوے داند واند نوَان پتہٕ لاگان الہٕ بٲنۍ تہٕ یہوے چھ اسہِ سُہ سورُے زٔمیٖن ہَن دِوان کھٔنتھ تہِ بناوَان چھِ أسۍ پتہٕ وٲر بناوَان چھِ أسۍ پتہٕ ژُدۍ تہٕ پتہٕ رازمہ ژُدۍ ہاکہٕ ژُدۍ کیاتام تہٕ بناوَان چھِ أسۍ سُے دِوان کھٔنتھ ؤنتھ تہٕ سُے چھِ أسۍ دوان ہُہ امی موٗجوٗب چھِ اسہِ یہِ داند واریاہ زیادٕ پسند تہٕ بیٚیہِ چھُ اسہِ یہِ بیٚیہِ چھُ اسہِ کھر کھر تہِ چھُ لگان اسہِ أتھۍ آب سارنَس تہٕ بیٚیہِ چھِ أسۍ تٔمس پیٹھ گُہہ وُہ نوَان سُہ ییٚمس پیٹھ چھِ أسۍ گُہہ سارَان بیٚیہِ چھِ أسۍ تورٕ انان پتہٕ تٔمس پیٹھ گاسہٕ سُہ تہِ چھِ اسہِ واریاہ زیادٕ پسند تہٕ بیٚیہِ چھُ سُہ پٮ۪ٹ